آ میٛٲنِس ایریاہَس منٛز چھِ واریاہ اوٚوَر کرٛاوڈِنٛگ گَژھان ہاسپِٹَلَن منٛز وارِہَس کالَس چھُ پٮ۪وان پرٛارُن وَجہِ چھِ یِہوٚے کہِ ییٚمہِ ساتَن ییٚمہِ سات ٹِکَٹ چھِ آسان رَٹٕنۍ ٹِکٹہٕ وول چھِ آسان اَکھ کَم سے کَم گَژھان ٹِکٹہٕ ترٛےٚ آسَن تہٕ اَسہِ چھِ پٮ۪وان وارِہَس کالس ویٹ کَرُن لٲنہِ منٛز ٹِکٹ رٹنہٕ خٲطرٕ تہٕ لگ بگ گٲنٛٹس تہِ أڑِس گٲنٛٹس تہِ اگر سُلہِ یِمو تیٚلہِ یی جلدی وٲرۍ وۄنۍ اگر ژیٖرۍ یِمو تیٚلہِ چھِ پٮ۪وان لٲنۍ آسان زیچھِ گٔمژٕ تہٕ سُہ چھُ وَجہ یِہوٚے کہِ ٹِکٹ کڑن وول یُس ٹِکٹ دِنہٕ وول چھُ سُہ چھُ اَکھ یا زٕ نَفر آسان ییٚلہِ کہِ رش چھُ آسان پیشنٛٹَن ہُنٛد واریاہ اَمہِ وَغٲر یِم اَمِکۍ کانسِکیُنسٕز نیران چھِ یی کہِ یپٲرۍ چھُ ڈاکٹر یِوان ڈاکٹر یِوان سُہ تہِ چھِ سُہ تہِ یِوان ژیٖرۍ تَتہِ تہِ چھِ پٮ۪وان پَتہٕ لٲنہِ منٛز روزُن تہٕ پیشنٛٹ سٕنٛز حالات چھِ خراب گَژھان تہٕ وَجہ چھُ نیران اَمیُک مطلب چھِ پتہٕ یہِ اَکھ اِنسان اَکھ غریٖب طبقُک اَکھ اِنسان مجبوٗر گژھان پرٛایویٹ گژھنہٕ خٲطرٕ وَنہِ چھُ پرٛیویٹَن منٛز تہِ پٮ۪وان پرٛارُن یوٗتاہ چھُ رَش چھُ پرٛیویٹَن منٛز مےٚ چھِ باسان گورمٮ۪نٛٹہٕ کھۄتہٕ چھُ پرٛیویٹٕنے منٛز رَش کیٛازِ کہِ ییٚلہِ یِمَے چیٖز ییٚلہِ یِمَے واقع گٔے کہِ لٲنَن منٛز پیوٚو پرٛارُن گورمٮ۪نٛٹَن ہاسپِٹَلَن منٛز گٲنٹہٕ واد پیوٚو دیُن پتہٕ چھِ اَکھ اِنسان وَنان وَنان بہٕ گَژھٕ وۄنۍ پرٛیویٹٕے اگر رۄپیہِ دَہ پٮ۪ن زینںٕۍ تہِ مٔزوٗرۍ تہِ پیٚیہِ کَرٕنۍ بہٕ گَژھٕ یِم چھِ کیٚنٛہہ کانسِکیُنسٕز پٮ۪وان ییٚمہِ سۭتۍ چَلینجِز اَسہِ پٮ۪وان کَرنہِ چھِ یہِ گژھِ ہے نہٕ گَژھُن کیٚنٛہہ لٲنن منٛز سُہ اَکھ نِظام گژھِ ہے گَژھُن بہرحال سُہ کوٚرُکھ دوٚپُکھ وَنہِ نیرٕ آن لاین ٹِکٹ گَرِ بِہِتھی سُہ آسہِ ژۆوُہ گٲنٹہٕ آسان ویلِڈ واریاہ اَصٕل سِٹَپ تُل گورمٮ۪نٛٹَن کیٛازِ کہِ یہِ سِٹپ گَژھِ گَژھُن یہِ چھُ واریاہ اَصٕل سِٹَپ گرِ بِہتھ ہٮ۪کو أسۍ موبایلہٕ پٮ۪ٹھ ٹِکٹ کٔڑِتھ سۄ ٹِکٹ ژۆوُہن گٲنٹَن ویلِڈ تہٕ وۄنۍ چھِنہٕ اَسہِ تور گژھنٕچ ضۄرتھ کِہیٖنۍ ہاسپِٹَلَن منٛز کِہیٖنۍ تہٕ واریاہ اَصٕل فٲیدٕ آو اَسہِ اَمیُک یہِ کَرنُک تہٕ نتہٕ اوس اَسہِ پٮ۪وان واریاہ کال لٲنَن منٛز روزُن پتہٕ ڈاکٹرٛس نِش گَژھُن تَتہِ ٲسۍ پٮ۪وان ٹِکٹ بَرٕنۍ تَتہِ ییٚلہِ أسۍ صُبحٲے ٹِکٹ برہاو دَہے بَجن آیے تہٕ آیے وٲر ژورِ ترٛیٚیہِ ساڑِ ترٛےٚ یِم چیٖز گَژھن اِنشاء اللہ دوٗر بیٚیہِ گَژھِ ڈاکڑ تہِ ٹایمَس پٮ۪ٹھ واتُن تہٕ اس لیے اَسہِ تہِ چھُنہٕ پتہٕ تیٚلہِ انتِظار زیادس کالس کَرُن کِہیٖنۍ اگر ڈاکٹر ژیٖرۍ آو تیٚلہِ چھُ بیٚیہِ تی یہِ گَژھان اَمہِ برٛۄنٛہہ اوس آ ایرِیاہس منٛز چھِ یِم چیٖز ضُروٗر گَژھان کہِ ویٹ چھُ پٮ۪وان کَرُن وارِہس ٹایمس ٹایم چھُ زایہِ گَژھان کٲنٛسہِ چھِ آسان ڈیوٗٹی پٮ۪ٹھ واتُن سُہ چھُنہٕ ہٮ۪کان ڈیوٗٹی وٲتِتھ تٔمِس چھِ پٮ۪وان لیٖو تھاوٕنۍ کٲنٛسہِ چھُ پٮ۪وان کُنہِ جایہِ مٔزورِ گَژھُن تٔمِس چھِ پٮ۪وان لیٖو تھاوٕنۍ یا تٔمِس چھِ پٮ۪وان تَتہِ تِمن وَنُن بہٕ یمہو نہٕ آز کیٚنٛہہ یا بہٕ یِمو ژیر پتہٕ چھِس نہٕ راٹٲنی تَتہِ أسۍ چھِ مٔزوٗر طبقہِ یِم چیٖز گَژھان نہٕ گَژھٕنۍ گَژھٕنۍ